اَسلامُ علیکُم ٹھیٖک چھُو حظ تُہۍ چھُو حظ یہِ یاسمیٖنہ جی یہ ڈِسٹِبیوٗٹَر مےٚ زٲنِوا بہٕ چھَس رُقیہ رُقیہ بہٕ چھَس نا تۄہہِ نِش نِوان یہِ پوٗرٕ کھاد واد اَسہِ حظ آسہٕ اَسہِ حظ آسہٕ آز بیٚیہِ اَسہِ اوس ضوٚرَتھ یِم یوٗرییَم پوٚٹیشَم اَسہِ ہَسا ٲس کھاد ضوٚرَتھ داہ پَنٛداہ اَسہِ ٲس اَسہِ اوس واریاہ اَسہِ اوس واریاہ ضوٚرَتھ پَنٛژاہ شیٹھ بیگ تام ٲسۍ اَسہِ ضوٚرَتھ بَنہِ حظ اچھا آز کیٛاہ حظ ریٹ چھِ بہٕ چھَس تۄہہِ رِگیوٗلَر کَسٹَمَر بہٕ چھَس نِوان تۄہہِ نِش تۄہہِ چھو پَتہٕ ۂے چھنہٕ حظ بہٕ چھَس پرٛٮ۪تھ ؤری نِوان سُہ حظ چھِ تھوڑا کَم گژھِ نہ حظ کِہیٖنۍ کیٛازِ بہٕ چھَس وۄنۍ توہہِ تَوَے ووٚن نہ حظ مےٚ بہٕ چھَس نِوان تۄہہِ مےٚ چھِ بیٚیہِ آسان واریاہ بہٕ ما چھَس کَمٕے نِوان مےٚ چھِ واریاہ ضوٚرَتھ آسان

نہ حظ نہ مےٚ تہِ چھُ مےٚ چھِ ضوٚرَتھ مےٚ چھِ جلدی پہنَس ضوٚرَتھ تہٕ تُہۍ ؤنیُو تہٕ أسۍ کَر یِمو تہٕ أسۍ نِمو کیونکہِ مگر مطلب حظ اگر تھوڑا بہت گژھِ تہِ کیٛازِکہ مےٚ تہِ چھِ یورٕ تھوڑا تنگی پہنَس تہٕ تھوڑا کَم کٔرۍزیو نہ نہ نہ تہِ چھِ پوٚزٕے حظ تہِ نہ حظ نہ بہٕ چھَس تۄہی نِش نِوان تۄہہِ چھُو پتہ ییٚلہِ مےٚ پتہ چھِ تیٚلہِ چھَس بہٕ تۄہے سۭتۍ کران تہٕ بہٕ چھَس تۄہہِ نِش نِوان یہِ چھو توہہِ پتہ یہِ تہٕ مےٚ چھِنہٕ حظ پتہ تھوڑا بہت ما اچھا اَصٕل حظ چھِ وۄنۍ کَر حظ یِمہٕ بہٕ مےٚ کا ایویلیبُل چھا وۄنۍ اچھا اِنشاء اللہ ٹھیٖک گوٚو تیٚلہِ یِم بہٕ آز شام تانٮ۪تھ اوکے اَلسلامُ علیکُم